وعلیکُم اسلام آہَن حظ آ سَر آہَن حظ آ آہَن حظ اچھا اچھا تۄہہِ کَمہِ ڈیٹک کَمرٕ اوسوٕ ضروٗرت کٍتِس ٹایمَس خٲطرٕ اچھا اچھا تُہۍ کٔژ نَفَر چھُو یہِ چھا شِیَرِنٛگ مَنٛز کِنہٕ سِنٛگَل اچھا اچھا اچھا وۅنۍ کیٛاہ چھُو تۄہہِ کَمرٕ میلہِ کَمرٕ میلہِ کَمرٕ میلہِ آہَن حظ آ برٛیک فاسٹ ویک فاسٹ میلہِ لَنچ میلہِ ڈِنَر میلہِ سورُے آہَن حظ آ ییٚتہِ چھُ سورُے پرٛتھ کیٚنٛہہ آہَن حظ آ واے فاے واے فاے چھُ ژووُہ گَنٹہٕ ایویلٕبٕل فِرٛی اے سی چھُ اے سی چھُ اَسہِ چَلان ییٚتہِ آہَن حظ آ ییٚتہِ چھُنہٕ کیٚنٛہہ مگر وُںکیٚنَس اے سی چھُ چَلان

چھِ أسۍ ہیوان تَتھ مَنٛز چھِ یِوان صُبحُک برٛیک فاسٹ تہٕ بیٚیہِ چھُ نا نا لَنچ ڈِنَر چھُ اَلگ یِوان اَسہِ بیٚیہِ چھِ سَتھ ساس اَسہِ روٗمَس رینٛٹ دۄن کَمرَن ٹھیٖک حظ ٹھیٖک حظ او کے سَر او کے او کے سَر